مےٚ ہَسا نِیے اَکہِ دۄہ اکھ اَصٕل ڈِسیٖجَن مگر سُہ ڈِسیٖجَن کۭژاہ اَصٕل ٲس میٛانہِ خٲطٕر سُہ ٲس ییٖژاہ اَصٕل زِ بہٕ ہٮ۪کہٕ نہٕ ؤنِتھ ییٖژاہ ٲس سۄ اَصٕل ڈِسیٖجَن سُہ ڈِسیٖجَن ہسا ٲس مےٚ اَمہِ خٲطٕر زِ مےٚ ہسا کوٚر اَکہِ دۄہ یہِ پانَس سۭتۍ مشوَرٕ زِ بہٕ دِم کانٛہہ اَصٕل ڈِسیٖجَن سہ ڈِسیٖجَن ہسا ٲس مےٚ کَمپِٹیٹِو اِکزام کالِفَے کرنہٕ خٲطرٕ سُہ ڈِسیٖجَن ہسا ٲس مےٚ دِژمٕژ پَنٕنۍ بٔڑۍ ہی بٲے تٔمۍ ہَسا وَنیو مےٚ ژٕ نہِ یہِ ڈِسیٖجَن بَٹ اٮ۪ڈوایِس یعنی کہِ وَنیو ہَسا تٔمۍ تٔمۍ دِژاے مےٚ اکھ مَشوَرٕ مگر ٲخٕر ٲس مےٚ ڈِسیٖجَن نِنۍ پانَس ییٚلہِ ہسا مےٚ سُہ اکھ ڈِسیٖجَن نِیے تہٕ تٔمۍ ڈِسیٖجَن سۭتۍ ہسا چھُس بہٕ واریاہ خۄش یوٗتاہ چھُس بہٕ خۄش بہٕ ہٮ۪کہٕ نہٕ بیان کٔرِتھٕے ییٚلہِ ہسا مےٚ سُہ ڈِسیٖجَن نِیہِ مےٚ ہسا ووٚن بہٕ پَرٕ یُتھ پَرٕ بہٕ زِ بہٕ کرٕ کَمپٕٹیٹِو اٮ۪کزام پاس مگر مےٚ ہسا پوٚر یُتھ زِ یُتھ ہسا پوٚر مےٚ اَصٕل زِ مےٚ ہسا کوٚر کَمپٕٹیٹِو اٮ۪کزام پاس تَوَے چھُس بہٕ یوٗتاہ خۄش زِ اگر نہٕ مےٚ تٔمۍ ساتہٕ سُہ ڈِسیٖجَن نِیے بہٕ ہسا آسہٕ ہَو زندگی منٛز واریاہ پَتھ ییٖژاہ ٲس مےٚ سُہ اَصٕل ڈِسیٖجَن سُہ ڈِسیٖجَن ہسا دِژاے مےٚ بٲے بہٕ چھُس دَپان اگر بہٕ زندگی منٛز وٕنۍکٮ۪س یوٗتاہ خۄش چھُس بہٕ چھُس تٔمی ڈِسیٖجَن سۭتۍ خۄش اگر نہٕ مےٚ تَتٮ۪س سُہ ڈِسیٖجَن نِیے میٛٲنۍ زندگی ہسا آسہِ ہے واریاہ خراب مےٚ چھِ گَرِکھ تہِ وٕنۍکٮ۪نَس خۄش بہٕ چھُس پانہٕ تہِ خۄش مےٚ چھِ حق ہمسایہِ تہِ خۄش مگر ییٚلہِ مےٚ سۄ تٔمۍ ساتہٕ سۄ ڈِسیٖجَن نِیے مگر تٔمۍ ڈِسیٖجَن پَتہٕ کَنہِ ہسا اوس مےٚ بٔڑِس بٲے سٕنٛز اَکھ راے